بہٕ چھَس بہٕ ٲسٕس ریڈیو برونٛٹھ بوزان تَتھ پٮ۪ٹھ یُس ساروی کھۄتہٕ زیادٕ چَنَل یُس مےٚ پَسنٛد ٲس سۄ ٲس نایِنٹی تھری پویِنٛٹ فایِو ریڈ ایف ایم تَتھ پٮ۪ٹھ ٲسۍ لَگان واریاہ زیادٕ اَصٕل کیازکہِ تَتھ پٮ۪ٹھ اوس یِوان ریڈیو یُس تَتھ منٛز وَنُن وول اوس سُہ اوس آسان رٔیٖس محدیٖن یُس أکِس اِنسانَس واریاہ اوس اَسناوان گِنٛدناوان تہٕ بیٚیہِ ٲس تم تم کَتھ کَران یِم بوزٕنۍ لایق ٲسۍ آسان تَتھ پٮ۪ٹھ اوس اَصٕل گیٚوُن تہِ آسان پَتہٕ کوٚر گٔے ریڈیو بَنٛد تہٕ ریڈیو ٲسۍ نہٕ بوزان کینٛہہ پَتہٕ ٲسۍ وٕچھان أسۍ ٹی وی ٹی وی یَس پٮ۪ٹھ اوس مےٚ ساروی کھۄتہٕ زیادٕ یُس ٹی وی چَنَل سُہ اوس مےٚ پَسَنٛد تَتھ پٮ۪ٹھ سِٹار پٕلَس کیٛازِکہِ تَتھ سِٹار پٕلسَس پٮ۪ٹھ یِم یِم نِم پروگرام ٲسۍ یِوان تم ٲسۍ آسان واریاہ بہتَر وٕچھِنۍ لایق تہٕ تم ٲسۍ اِنسانَس خۄدِل خۄش کَران ٹایمہٕ پَتہٕ ٹایمہٕ اوس اَکھ پروگرام لَگان یُس اِنسان ییٚمیُک نہٕ اَکھ قٕسطٕ تہِ اوس اِنسان یَلہٕ تراوان تہٕ سورُے اوس اِنسان وٕچھان سٲری ٲسۍ یَکجاہ گژھان تہٕ وٕچھان ٹی وی کیٛازِکہِ تمَن پٮ۪ٹھ ٲسۍ یِم تہِ پرٛوگرام ٲسۍ یِوان تم ٲسۍ آسان واریاہ زیادٕ اَصٕل